ہیٚلو منحاس سَر ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک اَہَن حظ مےٚ حظ اوس بناوُن یِم فوٹوٗگراف حظ اوس مےٚ بناوُن اَہَن حظ تُہۍ چھُو حظ أتی دُکانسٕے یہِ کہِ بہٕ حظ یِم ہو اوٗرۍ